وعلیکُم السلام کیٛاہ حظ اَہن حظ اَسہِ چھِ اَسہِ چھِ سہٕ اٮ۪پلٕکۍ سٲری ماڈَل ایٹ پٮ۪ٹھٕے چھِ اَسہِ برابر فوٹیٖنَس تام تۄہہِ کُس اَکھ چھُو نیُن اَتھ چھِ فوٹیٖن میلیو تۄہہِ چھُوا فرٮ۪شٕے نیُن کِنہٕ تۄہہِ چھُو نیُن یہِ رِفٔربِشٕڈ وغیرہ چھُ یِوان یہِ گژھِ آز گژھِ یہِ پانٛژھ پانٛژھ ہٲٹھ ساس لَگ بگ آ مٮ۪مری آسہِ اَتھ اَکھ ہَتھ اَٹھووُہ آ بِلکُل کَلَر چھُ اَتھ بِلوٗ تہِ گرٛیٖن تہِ تہٕ بٕلیک تہِ سانہِ طرفہٕ گژھن پانٛژھ پٔرسنٛٹ ڈِسکاوُنٛٹ اَتھٮ۪تھ تہٕ کرٛیٚڈِٹ کاڈ ویٚڈِٹ کاڈ ڈِسکاوُنٹ چھُنہٕ اٮ۪ویلیبٕل کیٚنہہ اَلبتہ سانہِ طرفہٕ گژھن پانٛژھ پٔرسنٛٹ ڈِسکاوُنٛٹ تَمہِ سۭتۍ ہیٚکن تَہِ سۭتۍ آ تَمہِ سۭتۍ ہیٚکہِ بیٚیہِ ڈِسکاوُنٛٹ علاوٕے میٖلِتھ اَگر تُہۍ آٮی پیڈ وَے پیڈ چھُو نیُن تَمہِ سۭتۍ ہیٚکہِ بیٚیہِ ہن ڈِسکاوُنٛٹ میلتھ تۄہہِ تۄہہِ کہٕ تۄہہِ کُس آٮی پیڈ چھُو نیُن اٮ۪م ٹوٗ چِپ وول تی یہ کَہہ اِنٛچ یا کِنہٕ بَہہ اِنٛچ وول کَہہ اِنٛچ وولا کِنہٕ بَہہ ساڑٕ بَہہ اِنٛچ وول چلو کیٚنہہ چھُنہٕ پَرواے تۄہہِ میلہِ یہِ آ تُہۍ یِیِو یور تہٕ تۄہہِ دِمہو أسۍ یہِ بیٚیہِ مہ چھِ باقٕے کیٚنہہ اچھا مٮ۪کسِمَم حظ میلہِ مٮ۪کسِمم ڈِسکاوُنٛٹ میلہِ دَہ پٔرسنٛٹ اَمہِ اَمہِ اَمہِ وَرٲے چھِ وَن پٕلَس چھِ شامی چھِ بیٚیہِ چھِ پوکو باقٕے چھِ تَمام ماڈٕل حظ تَمام یِم تۄہہِ ضٔروٗرتھ چھِو تِم میلَن سٲری پوکو تہِ چھُ جان فون اَتھ چھِ گیمہٕ ویمہٕ چلان اَصٕل اَگر تۄہہِ تُہۍ یِیِو تُہۍ کٔرِو پانہٕ ییٚتٮ۪تھ ٹرٛاے تُہۍ وٕچھِو کُس فون چَلہِ اَصٕل اَمہِ حِسابہٕ وٕچھِو تُہۍ پَتہٕ ہیٚیِو تُہۍ کُس اَکھ باسیُو تۄہہِ بہتر آٮی فون تہِ چھُ ٹھیٖک آی فون تہِ چھُ بہتر روزان گیمو خٲطرٕ اۭں ای اٮ۪م آی ای اٮ۪م آی تہِ گژھِ یِم اِنَسٹنٛٹ پیمٮ۪نٛٹ تہِ ہیٚکِو تُہۍ کٔرِتھ تہٕ ای اٮ۪م آی تہِ چھُ گژھان ای اٮ۪م آی تہِ چھِ أسۍ دِوان ڈاوُن پیمٮ۪نٛٹ ہیٚکِو تُہۍ اَپ ٹہِ اَپ ٹُہ فِفٹیٖن تھَوزَنٛڈ تہٕ باقٕے ہیٚکِو تُہۍ کٔرِتھ ای اٮ۪م آی تھرٛوٗ پے باقٕے یہِ گژھِوُ تۄہہِ مَنتھٕلی اَگر تۄہہِ کُنہِ بٮ۪نٛک تھروٗ کٔرِو مَنتھٕلی آسِوُ تۄہہِ پے کَرُن سُہ چھُ پَتہٕ ڈِپٮ۪نٛڈ کران کہِ تُہۍ تُہۍ کوٗتاہ تھٲیِو آ بِلکُل آ بِلکُل سُہ تہِ چھُ سُہ تہِ چھُ اٮ۪ویلیبٕل اَسہِ نِش سُہ تہِ میلہِ کیٚنہہ چھِنہٕ پَرواے تُہۍ وٲتِو اَسہِ چھُ ییٚتہِ ویٚجِبیٛارِ چھُ اَسہِ شاپ تہٕ تُہۍ وٲتِو کُنہِ تہِ ٹایمہٕ یہِ چھُ آسان دَہ ٹُہ ٲٹھ چھُ آسان یہِ لگ بگ یَلہٕ نہ حظ تَتھ چھِنہٕ فرقہ پٮ۪وان یِتھ پٲٹھۍ کیٚنہہ یہِ تۄہہِ أسۍ ییٚتہِ دِمہو ڈِسکاوُنٛٹ تَمہِ کھۄتہٕ زیادٕ ڈِسکاوُنٛٹ چھِنہٕ تِم دِوان تَتھ چھِ آسان آلرٔڈی پرٛایِس فرٛیٖز کٔرِتھ سَنڈے تہِ چھُ آسان یَلَے سَنڈے تہِ چھُ آسان یَلَے تُہۍ یِیِو کیٚنہہ چھُنہٕ پَرواے تُہٕنٛدۍ خٲطرٕ وٕچھو فون جورٕ اَصٕل اَدٕ حظ اَدٕ حظ چلو